اسلام علیکُم بہٕ حظ چھُس روزان بنٛڈٕپورِ مےٚ چھِ واریاہ شوق حظ زنٛدگی منٛز بہٕ چھِس ونان واریاہ چیٖز ہٮ۪مہٕ ہا بہٕ مگر وٕنۍ چھُس نہٕ ہٮ۪کان ہٮ۪تھ کیٚںٛہہ اَسہِ چھِ مَکان حظ اَکھ پور بہٕ چھُس وَنان بہٕ گژھہا سُہ مطلب برٛونٛہہ کُنَتھ بَناوُن سُہ بہٕ نِمہٕ ہا بہٕ زٕ پور بَنٲیِتھ بیٚیہِ چھِنہٕ مےٚ بایکٕے کِہیٖنۍ بہٕ چھُس وَنان بہٕ اَنہٕ ہا بایِک مےٚ چھِ سَکھ شوق بایِک انٛنُک تہٕ بہٕ اَنہٕ ہا بایِک تہٕ بیٚیہِ حظ چھِ مےٚ واریاہ شوق یِم مےٚ پوٗرٕ چھِ گٔمٕتۍ وٕنیُک تامَتھ کِہیٖنۍ تٕم چھُس بہٕ یَژھان پوٗرٕ کَرٕنۍ

مَکان چھُس بہٕ یَژھان دُ پُہُر بَناوُن بایِک چھُس بہٕ یَژھان اَنُن بہٕ چھُس وَنان بہٕ اَنہٕ ہا گٲڑۍ پانَس خٲطٕر تہٕ بیٚیہِ کَرٕہا بہٕ مَکانَس پٮ۪نٛلِنٛگ أنٛدٕرۍ بیٚیہِ لَگاوَس نیٚبٕرۍ ٹایلہٕ تہِ یہِ چھِ مےٚ

تہٕ بیٚیہِ چھِس بہٕ وَنان بہٕ ہٮ۪مہٕ ہا کُنۍ جایہِ زمیٖن اَصٕل جایہِ سایٹہِ پٮ۪ٹھ پَتہٕ بَناوہَس کَمپٕلٮ۪کٕس منٛز اَکھ زٕ پور کَمپٕلٮ۪کٕس ییٚمۍ سۭتۍ اِنکَم جَنریٹ گژھہے واریاہ

اِمَے اِمَے چیٖز چھِ یِم ضٔروٗری چھِ زنٛدگی منٛز بیٚیہِ چھُس بہٕ یژھان پانہٕ حَج کَرُن بیٚیہِ کَرناوَن مول موج تہٕ حَج

کیٛاہ چھِ وَنان اَتھ حظ یہِ چھِم شوق زنٛدگی منٛز اِنشاء اللہ گژھَن پوٗرٕ وارٕ وارٕ سٲری

گۄڈٕنٮ۪تھ اَنہٕ ہا بہٕ گٲڑۍ پانَس پَتہٕ کَرٕہا بہٕ کٲم حظ پَتہٕ بَناوہا بہٕ مَکان بیٛاکھ نوٚو زمیٖن ہٮ۪مہٕ ہا کَمپٕلٮ۪کٕس بناوا بیٚیہِ یہِ حظ کیٛاہ چھِ وَنان اَتھ مَکانَس کَرہَو رنٛگ بیٚیہِ کَرہَو پٮ۪نٛلِنٛگ بہٕ گٔیَس اوترٕ أکِس جایہِ حظ سریٖنگر اوسُس بہٕ أکِس جایہِ تَتہِ وٕچھِ مےٚ مَکان بَنٲیِتھ زبردست فٮ۪شنیبٕل مَکان پَتہٕ ییٚلہِ بہٕ انٛدَر ژاوُس تَتھ ٲسۍ زبردست اِنٛٹیٖریَر اوس تیٚمیُک زبردست تَتہِ ٲسۍ أنٛدرٕ تمَن واش بیسَن اوس لَگٲیِتھ لابی ٲس یہِ حظ یہِ اووَن اوس کِچنَس منٛز وٕچھ مےٚ گرٛینٛڈَر ٲسۍ پٮ۪نٛلِنٛگ ٲس کٔرِتھ اَتھ زَبردست سُہ گوٚو مےٚ بَڑٕ خۄش سُہ آو مےٚ زَبردست پَسنٛد تہٕ تمیُک گوٚو مےٚ سَکھ شوق تہٕ بہٕ چھُس یَژھان سُے بناوُن برٛونٛہہ کُن اِنشاء اللہ بیٚیہِ چھُس بہٕ یَژھان بہٕ یَژھا ہٮ۪مہٕ ہا باغ مٔلۍ پَتہٕ ایٖہے تَتھ مال وَسے تَتھ سُہ تہِ گژھِ بَنہِ اَکھ ذریعہ اِنکَمُک یہِ چھُ بوٚڑ بارٕ چیٖز اَکھ یُس یہِ اِنسانَس ضٔروٗری چھِ زنٛدگی منٛز تہٕ بیٚیہِ چھُس بہٕ یَژھان اِنٛٹَرنیشنَل ٹیوٗر کَرُن تَتھ خٲطرٕ تہِ چھِ پونٛسہٕ واریاہ ضٔروٗری آسان اِنٛٹَرنیشنَل ٹیوٗر چھُس بہٕ یَژھان کَرُن پیرَس چھُس بہٕ یَژھان گوٗمُن دُبَے چھِ مےٚ زبردست شوق گژھنُک بُرٕج خلیٖفاہَس پٮ۪ٹھ چھِ مےٚ زَبردست شوق کھسنُک تمۍ خٲطرٕ چھِ واریاہ زیادٕ پونٛسَن ہِنٛز ضٔروٗرَت تہٕ سُہ چھِ مےٚ شوق زبردس یِم شوق گژھَن پوٗرٕ گژھٕنۍ اِنشاء اللہ تہٕ بیٚیہِ چھِ یِم پور اوسُم زبردست شوق ترٛاوُن مَکانَس تہٕ اِنشاء اللہ سُہ تہِ ترٛاوو بیٚیہِ چھِ میٹِنٛگ اَسہِ زانٛہہ اَصٕل مَکانَس کِہیٖنۍ تہِ یہِ تہِ اَنہٕ ہا بہٕ اَتھ اَتھ اَنہٕ ہا بہٕ قٲلیٖن وٲلیٖن اَصٕل تہٕ بیٚیہِ یہِ ہَہ یہِ بیٚیہِ ٲسۍ مےٚ لاگٕنۍ آنٛگنَس ٹایلہٕ تہٕ تٕم تہٕ چھِ لَگاونُک زبردست شوق اِنشاء اللہ تم تہٕ گژھَن گژھٕنۍ تہٕ بیٚیہِ چھِ مےٚ باغ اَسہِ أکِس جایہِ تَتھ ٲس تار دِنۍ تَتھ خٲطرٕ ٲسۍ نہٕ پوںٛسہٕ وٕنۍ کِہیٖنۍ تہٕ کیٛاہ چھِ وَنان اَتھ سُہ تہِ چھُ اِنٛکَمپٕلیٖٹ تَتھ تہٕ ٲس تار دِنۍ بیٚیہِ ٲس ترٛاوٕنۍ تَتھ بٕلاک باجرِ بٕلاک اِنٛگلٲرٕن چھِ تَتھ لاگٕنۍ تہٕ بیٚیہِ چھُ بیٚیہِ چھِ مےٚ بَڑٕ پانَس زبردست شوق بہٕ لاگہٕ ہا پَلو ہٮ۪تھٕے ہٮ۪تھٕے نٔے نٔے تہٕ کیٛاہ چھِ ونان اَتھ سُہ تہِ چھُم زبردست شوق حظ پٮ۪ٹھ چھِ یورٕ ونٛدٕ یِنہٕ وول یَتھ منٛز چھِ لَگان گیس بُخٲرۍ تہٕ بیٚیہِ چھِ مےٚ اے سی یُک زبردست پنٛنِس کَمرَس لَگاوہا بہٕ اے سی اے سی چھِ زَبردست ضٔروٗری یَتھ ونٛدَس خٲطٕر سُہ تہِ چھُم انٛنُک زبردست شوق تہٕ کیٛاہ چھِ وَنان اَتھ اے سی یُک چھُکھ زیادٕ پہَتھ چھُم شوق اے سی انٛنُک گیس یَتھ لَگان بِزٲتی چھُس نہٕ بہٕ ونٛدَس تَپان کانٛگٕر حظ کِہیٖنۍ ییٚتہِ چھِ کٔشیٖرۍ منٛز زیادٕ کانٛگٕر تَپان بہٕ چھِس نہٕ تَپان زیادٕ کانٛگٕر کیٚنٛہہ پٔتمہِ ؤری پے مےٚ کانٛگٕر ؤسِتھ تیٚمۍ زول مےٚ مَٹرَس لیف کَمَل وَمَل زول تیٚمۍ تَوَے چھُس بہٕ وٮ۪ژھان بہٕ انہٕ حظ اے سی پَتہٕ پے نہٕ مےٚ کانٛگرِ ہِنٛز ضوٚرَتھٕے کیٚنٛہہ گوٚو اے سی چھِ یِوان درٛوگ سُہ چھِ یِوان پنٛژٲہَن شیٹھَن ساسَن سُہ چھُ میٛانہِ خٲطرٕ واریاہ زیادٕ درٛوگ گژھان ییٖتِس کالَس نہٕ مےٚ پونٛسہٕ یِن تیٖتِس کالَس ہٮ۪کہٕ نہٕ بہٕ سُہ کٔرِتھ پوٗرٕ کِہیٖنۍ تہِ نہٕ حظ

یہِ ہَہ یہِ سُہ چھُم زبردست شوق انٛنُک بیٚیہِ چھِ ونٛدَس لَگان گیس خرچہٕ تہِ واریاہ گَرَس منٛز گیسہٕ مَچہٕ زٕ ترٛےٚ آسہٕ اںٛنہِ ضٔروٗری گیسَس زٕ ترٛےٚ ژور مَچہٕ اَسہِ چھِ آسان اَکٔے مٔٹ زٕ چھِ آسان خٲلی اَکھ چھِ آسان بٔرِتھ سُہ تہِ چھِ ٲس اَنٕنۍ تہٕ بیٚیہِ چھِم کَملہٕ دَہ پنٛداہ انٛنہِ بیٚیہِ حظ چھِم بِستَر زٕ ژور بَناوٕنۍ بِستَر چھِ کَمٕے پَہمَتھ تہٕ بیٚیہِ حظ ٲس اَسہِ یہِ ہَہ یہِ یَتھ آنٛگنَس حظ ٹٲل لاگٕنۍ تِم تہٕ ہیٚکہِ نہٕ ترٛٲیِتھ لٲگِتھ کِہیٖنۍ ونٛدَس منٛز تہٕ بیٚیہِ چھِ یِم اَلمارِ اَسہِ شیرٕنہِ حظ مِکانَس یِم تہِ آسہٕ شیرنہِ إمَن تہِ چھِ واریاہ پونٛسہٕ لَگان تہٕ أمۍ خٲطرٕ چھِ واڈروٗم تہٕ ضٔروٗری پٮ۪وان بَناوٕنۍ واڈروٗم واڈروٗم خٲطرٕ تہِ چھِ واریاہ پونٛسَن ہٕنٛز ضٔروٗرَت پٮ۪وان نیٚبرٕ باتھروٗمَس اوس گیٖزَر لاگُن أنٛدرِمِس باتھروٗمَس اوس گیٖزَر لاگُن تہٕ سُہ تہِ چھُنہٕ وٕنۍ لَگومُت کِہیٖنۍ تہٕ